اَسَلامُ علیکُم وعلیکُم السَلام آ تُہۍ چھُ جِناب ٹھیٖک شُکُر شُکُر ذاتِ پاکَس کُن کیٛاہ سا ہے تۄہہِ کَرے وُ پَتہٕ جال سٲزی مےٚ سۭتۍ ہا تَمہِ سیٚکہِ ہیُٚنٛد ونیٛاو مےٚ تِم سیٚکہِ ٹِپَر زٕ پانٛژھ ترٛایے وُ مےٚ چھِ یہِ کٲم واریاہَن جایَن چھِ کٲم چَلان یہِ سیٚکھ چھِ مےٚ ایمَرجَنسی چھِ مےٚ سیٚکھ ضروٗرَت گژھٕ کٕمَن گَرَن بہٕ وٕنۍکٮ۪ن ہے مےٚ چھِ ایمَرجَنسی چھِ مےٚ تۄہہِ آسوٕ پَیی اَدٕ کیٛاہ یہِ چھِ یہِ یہِ چھِ ٹھیٚکدٔرِل کٲم یہِ چھِ پُٹھٕ آسان اَتہِ تَرِ نہٕ پَتہٕ اورٕ کِہیٖنۍ پَتہٕ یہِ چھِ پَتہٕ سَرکار سٕنٛدِ طرفہٕ چھِ اَتھ آسان کامہِ چار یہِ مۄکلٲیِو سا یہِ مۄکلٲیِو سا ہے تۄہے تۄہہِ اوس وُ نہ مےٚ برونٛٹھٕے ووٚنمُت ییٚلہِ مےٚ تۄہہِ پٔتمہِ لَٹہِ تِم ٹِپَر دہ وُہ تُجے تَمہِ پَتہٕ وَنیٛاو مےٚ تۄہہِ مےٚ دَپیٛاو ہے مےٚ چھُ برونٛٹھ کُن چھِ مےٚ سیٚکھ ضروٗرَت فِل حال چھِ ییٚتہِ یہِ چھُنہٕ موسم دَران تَمہِ آے کینٛہہ تہٕ مےٚ کَرے تھوڑا کٲم کَرے مےٚ رُکایے مےٚ تاں کٲم تہٕ مگر مےٚ اوس تۄہہِ ووٚنمُت ہے مےٚ چھِ سیٚکہِ ہِنٛز چھِ مےٚ مطلب چلو تُہۍ ترٛٲیِو روٗدَس منٛز تہِ یہِ چھُنہٕ پَرواے کینٛہہ مگر تۄہہِ دوٚپوُ تَمہِ ساتہٕ چھِ مےٚ تھوڑا کیٚتھام مجبوٗری پانہٕ تہِ مگر مےٚ وَنیٛاو تۄہہِ مےٚ لَگہِ کُنہِ تہِ ساتہٕ سیٚکھ ضروٗرَت تِکیٛازِ یہِ چھُ یہِ ٹھیٚکدٔرِل چھُ آسان یہِ چھِ پُٹھٕ کٲم

ہے کَتہِ تۄہہِ وَنیٛاو نا مےٚ یَوَے ہے مےٚ چھِ مطلب مےٚ چھِ اگر مےٚ رِزٲرٕو سیٚکھ آسہِ تہِ مگر مےٚ چھِ گژھان استعمال مےٚ چھِ پرٮ۪تھ دۄہ چھِ کٲم اَتہِ کیٛاہ نیرِ اَتھ وۄنۍ ما ہٮ۪کو دۄن ژورَن دۄہن چھا کٲم سَہَل رُکاوٕنۍ ژورَن دۄہَن چھِ سیٚکہِ وَ سیٚکہِ وَرٲے چھِنہٕ چَلانٕے کینٛہہ ما چھِ چَلان تۄہہِ ووٚنُو مےٚ پَتہٕ یہِ ٹھیٚکدٔری چھِ یہِ چھِ پُٹھٕ کٲم اَتھ چھِ مطلب سَرکار سٕنٛدِ طرفہٕ آسان جَواب دیُٚن چھُنہ ہُہ تہِ چھُ اَز مطلب یہِ چھِ مطلب پرٮ۪تھ کُنہِ منٛز اَکھ گٔیے سۄ سَرکار سٕنٛدِ طرفہٕ بیٚیہِ گژھن مٔہنِو گژھن بِہِتھ مطلب ہے أسۍ چھِ کَران کرٛیشَر یوٗز تَتھ چھِ لَگہِ ضروٗری سیٚکھ لَگہِ نا ہے وۄنۍ کٔمِس سۭتۍ کَرٕ بہٕ وۄنۍ تۄہہِ سۭتۍ اوس مےٚ کوٚرمُت لفظ پنٛنہِ آے وۄنۍ کٔمِس سۭتۍ کَرٕ بہٕ نوٚو لفظ وۄنۍ چھا مےٚ پَتہٕ وُنکٮ۪ن ایمَرجَنسی وِز چھِ درٛوگ تہِ ہٮ۪کان چیٖز سَپدِتھ وۄنۍ ما کَرَکھ تہِ چھِ پوٚز کَتھ وۄنۍ ہے وۄنۍ اور چھِ اور چھِ واریاہَن چھِ اور چھِ واریاہَن آسان سیٚکھ رِزٔرٕو کھٲلِتھ وۄنۍ کٔرۍ تو تُہی بَدَل کٲنٛسہِ سۭتۍ کَتھ تہٕ مےٚ کٔرۍ تو سیٚکھ اٮ۪ولیبٕل بہٕ ما کَرکھ مٔہنِو بِہِتھ بہٕ ما مطلب کَرَکھ خامہٕ وٲلۍ بِہِتھ وۄنۍ مٔہنِو پَنٛژاہ شیٹھ تہِ چھِ آسنٕے تِم کٕمَن گَرَن گژھن گَرِ ما دِمَکھ بہٕ پونٛسہٕ چَنٛدٕ

اَوَے

اچھا محمٕدۍ کاکَس سۭتۍ ٹھیٖک ٹھیٖک مگر وۄنۍ یہِ چھِ ایمَرجَنسی چھَ نا مےٚ تٔمِس سۭتۍ تہِ کٔرِو تُہۍ کَتھ تٔمِس دٔپِو توتہِ ترٛٲیِو اَگرنَے اَگرنَے توتہِ ترٛٲیِو ٹِپَر ٲٹھ نَو تہٕ فل حال ہے ژورو گاڑیو سۭتۍ کیٛاہ اَندِ توتہِ دہ گاڑِ اَتھ اَندی نہٕ کِہیٖنۍ اہَن سا وۄنۍ دۄہَس دۄہَس چھِ لَگان شیٚے سَتھ گاڑِ وۄنۍ کَڑٕ ہا بہٕ زَڈ وۄنۍ مٔہنِو پَنٛژاہ شیٹھ چھِ یِم ما تھَوہوکھ بِہِتھ وۄنۍ یِم تہِ کٕمَن گَرَن گژھن یِمَن سۭتۍ تہِ چھِ لفظ آمُت تَمہِ ساتہٕ کَرنہٕ ہے کٲم ہَسا روزِ کَنٹِنیوٗ تہٕ وۄنۍ چھُکھ مےٚ تیٚلہِ گَرے دیُٚن تہٕ تیٚلہِ ژٕ چھُکھ تی یَژھان تہٕ مگر اَتھ گژھی مےٚ آسٕنۍ نٮ۪چ سیٚکھ نٮ۪صٕب نٮ۪صٕب مطلب ٹِپَر زٕ پانٛژھ ہے مےٚ چھِ نٮ۪چ سیٚکھ تہِ ضروٗرَت اگر تۄہہِ وۄنۍ ویٚٹھ تہِ آسوُ وۄنۍ کَڑٕ ہا بہٕ تَتھ زَڈ وۄنۍ مطلب پَتہٕ چھِ أنٛدرٕ کَ یَتھ بِلڈِنٛگ یَسہٕ یُس تۄہہِ مےٚ ووٚنوُ سۄ ٲس سۄ بِلڈِنٛگ زٕ ژور پور بَناوٕنۍ بِلڈِنٛگ زٕ پانٛژھ حظ تَتھ چھِ پَل پَلَسترَس ما لَگہِ تَمہِ آے اَتھ گژھِ آسٕنۍ نِکہِ آے سیٚکھ چھُنہ اہَن سا وۄنۍ وۄنۍ ییٚلہِ نہٕ ٲسٕے سِ سیٚکھ ٲسٕے اٮ۪ولیبٕل تہٕ بہٕ اوس اگرَے بہتر گژھہا بہتر گژھہا نِچی سیٚکھ تہٕ بیٚیہِ گژھی سۄ سیٚکھ آسٕنۍ سیٚکھ گژھی آسٕنۍ بَڈٕ ٹھیٖک تَتھ گژھی نہٕ سۄ رَب وَب آسٕنۍ یِتھ کٔنۍ ہُم چھے آسان ہے زَڈا وٲجمٕژ نَکھٕ چلی نہٕ کینٛہہ تَتھ چھِ آسان رَبہِ دۄگَل سیٚدُے منٛز تَتھ چھِ نٮ۪صٕب نیران رَب نٮ۪صٕب آسان سیٚکھ آ فَٹوفَٹ فٹوفَٹ مےٚ چھَ ایمَرجَنسی